سٲنِس ایریاہَس منٛز چھُ واریاہ وایلڈ لایف سُپیٖشیٖز لبنہٕ یِوان یِمن منٛز ہاپُت سٔہہ شال پٔنٛزۍ لیٖپڈ ہانٛگُل تہٕ بیٚیہِ واریاہ یِوان چھِ یِمن پروٹکشن دِنہٕ خٲطرٕ چھِ واریاہ سٹیپس تُلنہٕ آمٕتۍ یتھ منٛز یُہُنٛد ایریا چھُ فینسِنٛگ سۭتۍ گنٛڈنہٕ آمُت تہٕ اتھ ایریاہس منٛز چھِ انسانن ہٕنٛز موٗمینٛٹ پروہِبٹ کرنہٕ آمٕژ اتھ ایریاہَس منٛز چھُ لکٕٹۍ لکٕٹۍ تالاب بناونہٕ ٲمٕتۍ یِمو منٛز یِم جانور ترٛیش چٮ۪وان چھِ اتھ منٛز چھِ واریاہ پھل دار کُلۍ دِنہٕ آمٕتۍ ییٚمہِ سۭتۍ یِمن فُڈ چھُ ایویلیبٕل گژھان اَتھ چھِ وایلڈ لایف گاڈ اپوینٛٹ کرنہٕ آمٕتۍ یِم امِچ رٲچھ کران چھِ